اَسَلامُ علیکُم مےٚ اوس آرڈَر کوٚرمُت حظ سُوِگی پٮ۪ٹھٕ مگر تَتھ آرڈَر حظ چھِنہٕ مےٚ تَران سَمجھی بہٕ چھُس کَران ڈیٚلِؤری بایَس فون سُہ چھُنہٕ میون فون تُلان کِہیٖنۍ نہٕ حظ تہٕ وۄنۍ ؤنۍتو مےٚ مےٚ کیٛاہ چھِ آرڈرَس کَرُن مےٚ کَتہِ چھُ آرڈَر مےٚ چھِنَہ آڈَرر ضوٚرَتھ مے گوٚو نَہ ژیر شام گوٚو لیٹ گوٚو مےٚ چھِ شۄنٛگُن رات گٔے کَہہ بَجے مےٚ ؤنِو آرڈر کَتہِ چھِ میون مےٚ چھِنَہ آرڈر کوٚرمُت سُہ کوٚت گوٚو اَہن حظ مےٚ چھِنَہ ضوٚرتھ مگر ژیر گوٚو نَہ راتھ کیُتھ کَتہِ رَٹ ژھانٛڈن بہٕ پتہِ کَتہِ رَٹہٕ بہٕ راتھ کیُتھ کھٮ۪مَہ بہٕ پتہٕ آرڈر مےٚ چھِ او ٹی پی اَسہِ چھِ پٔژھۍ آمِتۍ گَرِ بہٕ مَہ تھاوَن پوٚژھ راتہٕ وَنہِ پیٛارناوُن اتھ خٲطرٕ یے گوٚو وارِیاہ غلط یے چھِ وارِیاہ اَسہِ پَریشٲنی چھے یہِ گَژھان وۄنۍ کیٛاہ چھِ مےٚ کَرُن وۄنۍ ؤنِو مےٚ وَنہِ کیٛاہ تَمی حِساب کَرٕ بہٕ یا کٔرِو مےٚ پیمٮ۪نٛٹٕے واپَس یا ؤنِو مےٚ آرڈَر کَتہِ چھُ مےٚ یا کٔرِو تُہۍ ڈیٚلِؤری بایَس فون تِمَن ؤنِو ڈیٚلِؤری کَمپٔنی والٮ۪ن دَپُکھ ہے آرڈَر کَتہِ چھُ وۄنۍ وٕچھِو کیٛاہ چھُ کَرُن کِتھ کٔنۍ چھُو کَرُن مگر مےٚ گوٚو نَہ ژیر تیٚلہِ کٔرِو جلدی جلدی یوٗت ٹایم چھُنہٕ کیٚنٛہہ وۄنۍ ؤنِو مےٚ جلدی مےٚ دِیِو فونسٕے پٮ۪ٹھ ریٚزُلیش مےٚ چھُنہٕ زیادٕ تُہۍ کٔرِو یِمَن فون آ کٔرِوُکھ فون مےٚ اوس پٔتۍمہِ لٹہِ تہِ اَکہِ وِزِ آرڈَر کوٚرمُت تَمہِ وِز تہِ گوٚو مےٚ یی آرڈَر آوٕے نہٕ پَتہٕ اوس بہٕ پیٛاران تٔمِس پَتہٕ گٔے تَتھ پونٛسے گۄڈٕ اوس ہاوان ڈیٚلِؤری یہِ ہَسا گژھِ تَمہِ پَتہٕ اوس ہاوان دَپان اوس آرڈَر چھِ پٕلیس یہِ گوٚمُت مگر آرڈَر چھِ ہولڈَس پٮ۪ٹھ یہِ چھِ آوُٹ آف سِٹاک اگر آوُٹ آف سِٹاک اوس آرڈَر تیٚلہِ اگر آوُٹ آف سِٹاک اوس آرڈرس تیٚلہِ مَہ اوس یِمَن سُوِگی پٮ۪ٹھ تھاوُن